دُنہِچٮ۪ن پانژھَن کَنٹریِن ہُند ناو چھُ وَنُن اکھ چھُ رَشیا بیٚیہِ چھُ فرانس بیٚیہِ چھُ جَرمٔنی بیٚیہِ چھُ انڑیا تہٕ بیٚیہِ چھُ اَسٹریلِیا